یُس ہسا مےٚ یہِ ریڈمی فون اؠمزان پؠٹھ آرڈر کریو یہِ ہسا اتھ ہسا گٔے مےٚ ترٛےٚ رؠتھ چلاوان ترٛےٚ رؠتھ بعد ہسا باسیٚو مےٚ یہِ چھِ تھوڑا تتان پتہٕ ہسا تتنہٕ پتہٕ ہسا چھِ یہِ ہینٛگ گژھان اتھ ہسا کرے مےٚ ڈاٹا واٹا سورُے ڈِلیٹ مےٚ دوٚپ اَمہِ سۭتۍ مہ گژھِ کینٛہہ یہِ ٲس مےٚ چینج مگر اَمہِ سۭتۍ نہٕ ہسا اتھِ کِہیٖنۍ تہِ فرق بیٚیہِ ہسا چھُ اتھ سینسر یُس زَن پٔتۍ کِنۍ چھُ اَتھ سیٚنسر سُہ تہِ ہسا بیوٗٹھ اتھ اتھ نسا چھِنہٕ یِم کیپیڈ یِم پٔتۍ یِم بٹن چھِ یِم تہِ نسا چھِ اتھ لگٲنی یِم بٕتھِم فرٛینٛٹ کیمرہ یِم نسا چھِنہٕ وۄنۍ فوٹو سیٚود تُلان کینٛہہ اتھ ہسا چھِ ٹچ لگان پانٕے کال ییٚمہِ ساتہٕ چھِ کران تمہِ ساتہٕ ہسا چھِ اتھ ہولڈٕ تہِ پانے گژھان میوٗٹ تہِ پانے رِکاڈِنٛگ تہِ گژھان پانٕے یا اگر پتھر فون تھاوان لٲگِتھ لاگنہٕ ییٚمہِ ساتہٕ فون لٲگِتھ چھِ آسان تمہِ ساتہٕ تہِ ہسا چھِ اتھ پانے یِم ٹچ وچ لگان بیٚیہِ ہسا چھِ اتھ بیٹری بیک اپ تہِ واریاہ کم گوٚمُت تہٕ یہِ ہسا چھُ مےٚ وَن پؠوان دۄیہِ دۄیہِ ترٛےٚ ترٛےٚ گنٛٹہٕ بعد بیٚیہِ چارٕج کَرُن